اَعُوذُبِااللہِ مِنَ الشَیطان الرَجِیم بِسمِ اللّٰهِ الرَحمٰنِ الرَحِيم اسلام وعلیکُم ورحمتُہ اللہ وَبَرکاتُہ یُس زَن ڈِسٹِرٛک بانٛڈی پوراہَس منٛز سون ریٚلیٖجَس لیٖڈَر چھِ تِمَن ہُنٛد ناو چھُ مولانا محمد رحمتُ اللہ قاسمی صٲب یِم چھِ واریاہ زیادٕ رٕتۍ اِنسان پانٛژھ ٹایم نٮ۪ماز پَران قرآنہِ شریٖف پَران تہِ پَرناوان ییٚلہِ زَن یِم بیان کَران چھِ یِہُنٛد بیان کَرُن چھُ واریاہ زیادٕ خوش کَران یِہِنٛدۍ وجہ سۭتۍ پیوٚو سٲنِس ماحولَس منٛز واریاہ زیادٕ رُت اَثر یِمو کَرِ واریاہ زیادٕ رٕژ رٕژ کامہِ اَکھ رٕژ کٲم وَنہٕ بہٕ یہِ زِ یِمو پَرنٲیِکھ بَچہٕ تہٕ کَرنٲیِکھ حِفظہٕ قُرآن یُس زَن اَسہِ پَگاہ ٲخرَتَس منٛز ضوٚرَتھ لَگان چھِ